سُپورٹٕس سُکالَرشِپ کِس بارَس منٛز چھِ مےٚ پَتاہ یہِ چھُ سَپورٹٕس سُکالَرشِپ چھُ یہِ چھُ اَکھ مالتی ایوارڑ آسان یہِ یُس یہِ کانٛہہ یونیورسِٹی چاہے کالیج چھُ آسان یہِ چھُ أکِس بَچَس دِوان کہِ سُہ کَر شِرکَت یِمَن کھیلَن منٛز تہٕ کَرِ پَنُن ہُنَر اَتھ منٛز ہایہِ پَنُن ہُنَر وارِیاہَن قٕسمٕکۍ یُس یہِ سُکالَرشِپ چھُ یِم چھِ پرٛووایِڈ کَران یِم کافی یونِیورسٹی اَتھ منٛز چھِ آسان یا چھِ یِم فُل سُکالَرشِپ أکِس بَچَس خٲطرٕ دِوان تَتھ منٛز چھُ أمِس سورُے روزان خٲطرٕ یا ٹیٛوٗشَن فیٖس چھُ آسان کالجُک فیٖس سُہ آسان أمِس کیٛاہ کیٛاہ لَگہِ سورُے أمِس فرِیا فَروخت کَران أڈۍ کالیج چھِ أمِس ہا ٹیٛوٗشَنٕے یوت دِوان فیٖس تہِ سُہ یا اِمے ییٚمہِ خٲطرٕ باقٕے چیٖز نہٕ دِوان اَمہِ سَپورٹٕس خٲطرٕ کِہیٖنٛۍ تہِ اَگَر کٲنٛسہِ آسہِ ہا اور یم یِمَن شِرکَت کَرُن اَتھ سَپورٹَس خٲطرٕ مےٚ گَژھِ میلٔن سُکالَرشِپ اَتھ خٲطرٕ چھُ آسان اَکھ اِنتظٲمی بَنیٛاومٕژ تِم چھِ وُچھان کُس چھُ اَمہِ خٲطرٕ یٔمِس یہِ چھُ تَگان گِنٛدُن کُنہِ تہِ کھیلمُت آسہِ چاہے کِرکَٹ ٲسۍتَن فُٹ بال ٲسۍتَن اَگَر أمِس یہِ چھُ ٹیلنٛٹ چھُ أمِس أمِس کَرن أمِس وُچھَن أمِس چھا سِکِل کِنہٕ تہٕ اَگَر أمِس أمِس توٚگ گِنٛدُن یہِ یہِ گوٚو کالِفے تہٕ یہِ ہیٚکہِ آرام سان ایٚڈمِشَن نِتھ